ماحول چھُ اکھ قۄدرَتُک اکھ قۭمتی طوفہٕ اِنسانَس اِنسانَس خٲطرٕ مَگر آز چھُ اِنسان ماحولَس خراب کران ٲلودٕ کران تِمَو چھُ یہِ وۄنۍ پَنُن مِشَن بَنومُت کہِ ماحول کِتھ پٲٹھۍ گژھِ خراب کیازِ کہِ آز چھُ پرٮ۪تھ کُنہِ جایہِ چھِ نَظر پٮ۪وان ہَر کُنہِ طرفہٕ چھُ یا اَسہِ موٹر کارَن ہُند دٔہہ یا اَسہِ پالِتھیٖن یا آسَن کۄلہٕ مٔکرِ گٔمژٕ یہِ چھُ آسان ژورو رٮ۪تۍ ژوروے طرفہٕ اَگر أسۍ ماحول چھُ خراب کرُن اَمیُک مطلب چھُ یہِ کہِ أسۍ چھِ اِنسٲنیَت آ زٔمیٖن پٮ۪ٹھ مۄکلاوُن یَژھان أسۍ چھِ پَنٕنۍ زِندگی مۄکلاوُن یَژھان کیازِ کہِ اَگر ماحول روزِ صاف تیٚلہِ روزَن اِنسان تہِ زندٕ اَگر ماحول اَگر کُلۍ روزَن یِتھ پٲٹھۍ کُلۍ چھِ اکھ اَہم اۭں رول اَدا کران ماحولَس منٛز اَگر یہِ ٲلوٗدٕ چھُ ماحول چھُ گژھان ٲلوٗدٕ تَمہِ سۭتۍ چھُ پٮ۪وان سارنٕے پٮ۪ٹھ اَثر اَسہِ پَزن ماحول اَگر اَسہِ ماحول چھُ صاف تھاوُن اَسہِ پَزن تَمہِ خٲطرٕ زیادٕ کھۄتہٕ زیادٕ کُلۍ رُؤنۍ گۄڈٕنٮ۪تھٕے کیازِ کہِ کُلۍ چھِ ماحول صاف تھاونَس منٛز اکھ اَہم رول اَدا کران مگر آز چھُ تَمیُک اُلٹہٕ گژھان آز چھُ یِوان کُل ژَٹنہٕ زیادٕ کھۄتہٕ زیادٕ کُلۍ پَزَن اَسہِ رُؤنۍ جَنگلات چھِ یِوان آز کم کَرنہٕ اَسہِ پَزن جَنگلات زیادٕ کھۄتہٕ زیادٕ بَناؤنۍ تہٕ بیٚیہِ یُس اَسہِ پالِتھیٖنن اِستعمال چھُ کران یہِ پَزِ اَسہِ زیادٕ کھۄتہٕ زیادٕ کَم کَرُن کیازِ کہِ پالِتھیٖن چھُ اکھ یُتھ چیٖز یُس نہٕ زٔمیٖن منٛز چھُ ہٮ۪کان گٔلِتھ کیٚنہہ اَگر یہِ کۭتِس ٹایمَس زٔمیٖنَس منٛز تھاوو یہِ مۄکلِنہٕ کیٚنہہ یہِ چھُ روزان أتۍ یِتھۍ پٲٹھۍ چھِ یہِ زٔمیٖن ۂنز یُس زَرخیزِ چھ سُہ چھُ کَم کران تہٕ یہِ زٔمیٖن چھُ یہِ بَنجَر بَناوان اَتھ زٔمیٖنَس منٛز ہٮ۪کَو نہٕ پَتہٕ أسۍ کٔہیٖنۍ تہِ فَصٕل وۄپدٲوِتھ یا کانہہ کاشتہٕ کٔرِتھ اَمہِ وَرٲے پَزن اَسہِ کۄلہٕ صاف تھاونہِ کیازِ کہِ آب یُس سانہِ ماحولُک اکھ اَہم حصہٕ چھُ یَتھ پٮ۪ٹھ سٲنۍ زِندگی چھُ بَسر کیازِ کہِ زیادٕ کھۄتہٕ زیادٕ پانٛژھ دۄہ دہ علاوٕ ہٮ۪کَو ہٮ۪کَو ہٮ۪کہِ نہٕ اکھ اِنسان آبہٕ وَرٲے روٗزِتھ کِہیٖنۍ اَگر غذا وَرٲے روزِ مَگر آبہٕ وَرٲے ہٮ۪کہِ نہٕ روٗزِتھ کیٚنہہ کہِ آز چھُ یہِ یِوان پرٮ۪تھ کُنہِ جایہِ وُچھنہٕ کہِ آز چھُ ہَر کانہہ یِم کۄلہٕ چھِ یِمَن مۄکُر کران یِمَن منٛز گَندگی تراوان گرَنن منٛز نٮ۪رَن وول یُس گِندگی چھُ سُہ تہِ چھُ کۄلَن منٛزٕے گژھان یا موم جام لِفافہٕ وغیرہ وغیرہ یہِ تہِ چھُ سورُے کۄلَن منٛزٕے گژھان تہٕ یِتھۍ پٲٹھۍ چھِ کۄلہٕ ٲلوٗدٕ گژھان اَمہِ وَرٲے گوٚرمٮ۪نٹَس تہِ پَزن اَمہِ خٲطرٕ اِقدامات اُٹھاؤنۍ تُلٕنۍ یہِ کۄلہٕ کِتھۍ پٲٹھۍ روزن صاف یا سوٚن ماحول کِتھۍ پٲٹھۍ روزِ صاف پالتھیٖنُک اِستعمال پَزِ بٮ۪ن کَرُن یا پَزِ یُس موٹر گاڑِ چھِ یِمَن چھُ اُہُند یہِ دٔہہ یہِ چھُ ماحولَس خراب کران یِمَن پَزِ یِمَن پٮ۪ٹھ پَزِ گوٚرمٮ۪نٹَس اِقدامات تُلٕنۍ یِم یِم زیادٕ دہہ تراوان واجٮ۪ن گاڑِ چھِ یِم پَزن پٮ۪ن کرںہِ اَمہِ ورٲے یُس ٹوٗزِزٔم چھُ یا مَحکَمَے صیاحت وَنو أسۍ یِم یہِ تہِ چھُ ماحولَس پٮ۪ٹھ کٔشیٖر ہِندِس ماحولَس پٮ۪ٹھ واریاہ اکھ بُرٕ اَثر تراوان کیازِ کہِ یِتھۍ پٲٹھۍ أسۍ وُچھو پرٮ۪تھ ؤری چھِ واریاہ یِم سیاحت چھِ یا ٹوٗرِزٔم ٹوٗرِسٹ چھِ یِم چھِ واریاہ کٔشیٖر یِوان بیٚیہِ چھِ یِم لاتٮ۪داد یِوان مطلب یِم چھِ واریاہ زیادٕ یِوان پَتہٕ چھِ یِم أکِس جگہَس پٮ۪ٹھ گژھن جمع تَتھٮ۪ن یہِ واریاہ گے گژھِ تَتھٮ۪ن ٲلوٗدگی یِتھۍ پٲٹھۍ گژھِ ماحول تہِ خراب اسی پَزِ اَتھ خٲطرٕ تِمَن تہِ پَزِ پانہٕ سونچُن کہِ اَسہِ پَزِ نہٕ یہِ ماحول خراب کَرُن کیٚنہہ کیازِ کہِ یہِ چھُ قۄدرَتُک اکھ اَہم طوفہٕ اِنسانَس خٲطرٕ بیٚیہِ پَزِ گورمٮ۪نٹَس تہِ اَتھ خٲطرٕ قدم تُلٕنۍ کہِ یِم یِم سیاح چھِ یِوان نٮ۪برٕ پٮ۪ٹھ یِمَن تھاوُن لِمِٹ اکھ کہِ أکِس ؤریَس منٛز کۭتیاہ ہٮ۪کن یِتھۍ کۭتیاہ نہٕ ہٮ۪کَن یِتھۍ کیٚنہہ یہِ یِتھ پٲٹھۍ چھِ ہٮ۪کَن یِم ییٚتٮ۪ہہ یِم یژھن تیٖتیاہ ہٮ۪کَن یِم یِتھۍ بیٚیہِ تیوٗتاہ چھُ پَتہٕ گَندگی بَڑان اَتھ پٮ۪ٹھ پَزِ اکھ لِمِٹ تھاوُن یِتھ پٲٹھۍ ہٮ۪کہِ سون ماحول ترقی کٔرِتھ یہِ ہٮ۪کہِ صاف گژھِتھ اَتھ خٲطرٕ چھُ اِنسانَس پانس تہِ سونچُن کہِ کِتھۍ پٲٹھۍ گژھِ یہِ ماحول تہِ صاف تاکہِ ییٚنہٕ والٮ۪ن ییٚنہٕ واجٮ۪ن یِم نصلہٕ چھِ تِم ہٮ۪کن خوشی خوشی زِندگی بَسر کٔرِتھ